وعلیکُم سَلام آ شُکُر خۄدایَس کُن تُہۍ چھُو پانہٕ ٹھیٖک اَچھا تۄہہِ کیٛاہ دٔلیٖل چھُو سفیٖد اَچھا اَچھا تُہۍ کٔرِو کٲم تُہۍ کٔرِو کٲم تُہۍ یِیِو کِلنِکَس پٮ۪ٹھ وٲتِو تُہۍ تہٕ پَتہٕ کَرو بہٕ کٲم فِلحال کھیٚزیٚو تُہۍ دوا ڈیبزان تھٲرٹی کھیٚزیٚو ڈٮ۪بزا ڈیٚبزا تھٲرٹی آ تُہۍ ییٖزیٚو صُبحس صُبحَس ہیٚکِو تُہۍ یِتھ چلو چلو ٹھیٖک